ڈرٛٮ۪وَر جی تُہۍ ؤنۍ تو یُس تۄہہِ مےٚ کِراے چھُو دِنۍ یہِ دِمو تۄہہِ بہٕ کیش کِنہٕ یہِ کَرو تۄہہِ بہٕ ٹرٛانسفَر اگر تۄہہِ کیش چھُو دیُن تیٚلہِ چھُو مےٚ پانٛژھ ہیوتُن تۄہہِ چھُو فٹوٹ نَتہٕ اگربہٕ ٹرٛانسفر کَرو